ہیٚلو سلام علیکُم سلام علیکُم وعلیکُم سلام سلام علیکُم شُکُر الحمدُاللہ جاوید احمد چھُو حظ یہِ حظ یہِ ٹٲل وٲل چھِو نا تُہی لاگان اَسہِ حظ ٲسۍ ٹٲل حظ ٲسۍ اَسہِ لاگٕنۍ باتھ روٗمَن دۄن ترٛیٚن گَرِ أسۍ حظ چھِ ڈَب پٮ۪ٹھ گانٛدَربَل روزان ڈَبہٕ اَہَن حظ اَہَن حظ آ اَہَن حظ اَہَن حظ سُے سُے

اَہَن حظ اَہَن حظ

اَہَن حظ اَتھ لَگہِ کَمٕے ٹایِم اَہَن حظ اَہَن حظ

یہِ چھِی ژےٚ پانَس تانۍ ژٕ اَنکھا سۭتۍ اَگر ژٕ یِتہِ وَنَکھ تیٚلہِ اَنہٕ بہٕ یوٚرَے موٚزوٗر تہٕ بیٚیہِ چھِنا ژےٚ نظر وَظر نظر وَظر چھےٚ نا ژےٚ تَتھ دِنۍ اَہَن حظ سُہ وُچھَکھ نا ژٕ ییٚتی پانٕے آرام سان

ٹھیٖک حظ چھُ